اسہِ پَزیٚن یم پَنٕنۍ ٲں گامَن مَنٛز یم روڑ بَڑھاوٕنۍ تِکیٛازِ اَمہِ سۭتۍ چھِ ایٚکسِڈینٛٹ ہیٚکان کم گٔژھِتھ مُشکِلات تہِ چھِ اَمہِ سۭتۍ کم ٲں یِوان ٲں بیٚیہِ اگر أسۍ کُنہ ساتہٕ ٹرٛیوٕل کرو دوٗر کُنہ جٲیہِ سفر کرو ٲں سِنٛگٕل گوٚژھ نہٕ آسُن کیٚنٛہہ بیٛاکھ نَفَر گوٚژھ آسُن تِکیٛاز اگر بیٚمار ویٚمار پیٚموٚو ٲں بیٛاکھ نَفَر اگر سۭتۍ آسہِ توتہِ چھِ واریاہ تہِ کیٚنٛہہ فَرَق چھِ آسان بیٛاکھ نَفَر ہیٚکہِ دوا پھوٚل اَنہِ ترٛیشہٕ دامٕے دی دوا پھوٚلٕے دی تہٕ ٹھیٖک ہیٚکو روٗزِتھ بیٖٚیہِ چھِ کُنہ ساتہٕ خاص چیٖز آسان پانَس نِش پَتہٕ اگر سُہ پیٚیہِ سُہ گوژھ بیٛاکھ ییٚمِس سُہ پیٚیہِ سُہ گوٚژھ یُس پَتہٕ سُہ تُلہِ سُہ گوٚژھ واپَس کَرُن اَمہِ سۭتۍ چھِ پانہٕ وٲنۍ ہیٚکان سمجھتھ ہوٚمِس پیٚو یہِ چیٖز بہٕ ہیٚکَس واپَس کٔرِتھ سُے چھُ بہتر سانہِ خٲطرٕ سُہ ہیٚکہِ واپَس کٔرِتھ